آ ٹھیٖک حظ یُس یہِ پَبلِک ٹرٛانَسپوٹ حظ چھِ آسان پَنُن پَنُن حظ وۄنۍ اَگر اَسہِ پنٛنہِ ڈِسٹِرٛک شُپیَن ڈِسٹِرٛک نٮ۪بَر آسہِ گژھُن أسۍ چھِ ہٮ۪کان حظ آ بَس سوموٗ حظ یوٗز کٔرِتھ رِکشَہ حظ ہٮ۪کان یوٗز کٔرِتھ موٹَر سایکَل حظ یوٗز ہٮ۪کان کٔرِتھ اور اُوَر آل یُس یہِ لوکَل پَنُن لوکَل پَنُن ٹرٛانسپوٹیشَن چھِ ٹرٛانٕس پوٹیشَن سُہ تہِ چھُ مطلب کٲنٛسہِ کٲنٛسہِ حظ آسان مگر سارنی چھِنہٕ آسان کِہیٖنۍ پَتہٕ چھِ تِم پرٛٮ۪فَر حظ کَران کہِ یِہوٚے رِکچَہ بَسٕز مِنی بَسٕز سوموٗ تَویرا یِم یِم گاڑِ چھِ پرٛٮ۪فَر کَران تہٕ گژھان چھِ یِم اَ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ پٮ۪ٹھ حظ یُس دوٗر آسہِ حظ اگر وۄنۍ نَزدیٖکٕے آسہِ سُہ ہٮ۪کو واک تھرٛوٗوٕے کٔرِتھ نَزدیٖکَس ہٮ۪کان پانَے پٔکِتھ دَہ مِنَٹ لَگَن پنٛداہ مِنَٹ وۄنۍ اَگر اَکھ گھنٹہٕ آسہِ لَگان اوٚڑ گھنٹہٕ تَتھ چھِ پرٛٮ۪فَر حظ کَران یارٕ رِکشَہ بَسٕز مِنی بَسٕز یِمَے چیٖزٕ